مےٚ ہسا چھُ ہِندُستان کین مُختٔلِف جاین ہُند دورٕ کوٚرمُت باٮ۪کہِ پٮ۪ٹھ بہٕ ہسا ٲسٕس پٔتمہِ لَٹہِ زٕ ساس زٕ تووُہَس منٛز دِلہِ دِلہِ پٮ۪ٹھ ہسا گٔیَس بہٕ تَتھ ہسا چھِ وَنان دِلہِ پٮ۪ٹھ ہسا گیَس بہٕ پَنجاب تہٕ بیٚیہِ چٔندِگڑ مَگر بہٕ سا گیَس تَتھ تور تہِ باٮ۪کہِ پٮ۪ٹھ تِکیازِ یُس ہسا باٮ۪کہِ ہُند سَفر چھُ آسان یہِ ہسا چھُ آسان واریاہ اَصٕل سَفر اَتھ چھُنہٕ آسان اَگر کُنہِ جایہِ جام وام چھُ آسان اَتھ منٛز نسا چھُنہٕ آسان جامَس منٛز پھسنٕچ کانہہ تہِ یہِ ییٚلہِ ہسا أسۍ باٮ۪کہِ کھسان چھِ اَگر ہسا اکھ ہسا چھُ آسان ہَوا تہِ واریاہ اَصٕل خۄشوُن یہِ اَگر أسی ییٚلہِ ہسا أسۍ باٮ۪کہِ پٮ۪ٹھ بیہوان چھِ باٮ۪کہِ پٮ۪ٹھ بیہنہٕ سۭتۍ ہسا چھِ أسۍ واریاہ سُہ اَصٕل ہوا ہٮ۪کان چیتھ بہٕ ہسا چھَس یُس ہسا بہٕ ہسا ٲسٕس پٔتمہِ لَٹہِ دِلہِ بہٕ ہسا ٲسٕس گژھان گۄڈٕ گۄڈٕ ٲسٕس بہٕ گژھان مےٚ ہسا أنۍ یُس ہسا میون یہِ اوس فلیٹ ییٚتہِ بہٕ روزان ٲسٕس تَتھ اوس ٲسۍ أسۍ وَنان جیدپور نیوٗ دہلی جیدپور نو دہلی پٮ۪ٹھ ہسا ٲسٕس بہٕ گژھان میٹرو سِٹیشن کالیندی کُج کالیندی کُج پٮ۪ٹھ ہسا ٲسٕس بہٕ کھسان میٹرووَس تَتہِ پٮ۪ٹھ تَتہِ پٮ۪ٹھ ہسا ٲسٕس بہٕ وَسان مےٚ ہسا اوس تَتہِ کَزٕن ہسا اوس مےٚدِلہِ منٛز أکِس جایہِ یَتھ أسۍ وَنان چھِ اوٚکھلا بہٕ ہسا ٲسٕس تَتہِ تہِ پَتہٕ ٲسٕس بہٕ اوٚکھلا سِٹیشنہٕ پٮ۪ٹھ وَسان تَتین ہسا ٲسٕس بہٕ کھسان بیٚیہِ باٮ۪کہِ مےٚ ہسا اوس یُس ہسا میون کَزٔن چھُ تٔمۍ ہسا ٲس آسان باٮ۪ک أنمٕژ پَتہٕ ہسا ٲسٕس بہٕ کھسان بیٚیہِ باٮ۪کہِ پَتہٕ ٲسٕس بہٕ اوٚکھلاہَس مطلب کہِ تٔمۍ سٔندِس فِلیٹَس منٛز واتان تٔتھۍ باٮ۪کہِ پٮ۪ٹھ سِٹیشنہٕ پٮ۪ٹھٕ یُس ہسا یہِ باٮ۪کہِ سَفر چھُ مےٚ ہسا چھُ واریاہ خۄش کران باٮ۪کہِ سَفر کَرُن مَگر اَتھ منٛز ہسا چھِ واریاہ مَحتاط آسان روزُن مےٚ ہسا نہ ٲس نہٕ کٲنسہِ ۂنز مطلب سفٲرِش وُفٲرِش اَگر ہسا مطلب کہِ بہٕ نیران ٲسٕس بہٕ ٲسٕس مطلب کہِ مےٚ چھُ زِندگی منٛز یُس مےٚ سالمہِ کھۄتہٕ بوٚڑ یہِ چھُ سُہ ہسا چھُ مےٚ تُلمُت مطلب کہِ بہٕ چھَس خدایَس پانہٕ پٔشراوان باقٕے چھَس نہٕ بہٕ مطلب کہِ سُفٲرِش وُفٲرِش چھےٚ نہٕ مےٚ چھِ نہٕ مطلب کہِ کٲنسہِ ہُنٛد رِکَمنڈیشن ٲس نہٕ مےٚ آسان کِہینۍ مےٚ ہسا او بہٕ سا ٲسٕس دَپان یُس مطلب کہِ ساروی کھۄتہٕ سُپر پاور چھِ بہٕ سا ٲسٕس تٔمۍ سٕے پَنُن پان پشراوان وۄتھان تہٕ نیران یُس ہسا دِلہِ منٛز مےٚ سَفر کوٚر مےٚ ہسا باسیو یِمن یِمن دِلہِ ہِندین جاین منٛز یہِ سَفر کَرُن یا اَتھ ہسا لوٚگ مےٚ واریاہ مَزٕ باٮ۪کہِ پٮ۪ٹھ تِکیازِ یُسا یُس ہسا یہِ باٮ۪کہِ ہُند سَفر چھُ آسان یہِ سا چھُ آسان واریاہ خوٗبصوٗرتھ سََفر ییٚلہِ ہسا أسۍ روتلہِ ٲسۍ ییٚلہِ ہسا بہٕ دِلہِ منٛز روتلہِ ٲسٕس نیران سَفر کرنہِ تِکیازِ یُس ہسا دِلہِ ہُند سُہ یُس ہسا دِلہِ ہنز سَڑکہٕ چھےٚ آسان تِمن ہسا چھُ یُتھ سُہ یُس ہسا دِلہِ ہِندِس یُس ہسا ہِندُستانکِس تِرنگاہَس چھُ کَلر آسان سُہ سا چھُ ہِندُستانکِس جَنڈَس سُہ کَلر چھُ آ وۄزُل چھُ اورینج چھُ اورینج چھُ گریٖن چھُ بیٚیہِ چھُ وایِٹ تِژھٕے لایٹہٕ ہسا آسہٕ آسان ہِندُستان تِمن دِلہِ ہنزَن وَتن ژوٚپٲرۍ تَوے ہسا اوس مےٚ باٮ۪کہِ پٮ۪ٹھ پیوان باٮ۪کہِ پٮ۪ٹھ کھسُن واریاہ خۄش اوس مےٚ کران بیٚیہِ ہسا چھَس بہٕ یَژھان بہٕ سا گژھٕ ییٚلہِ ہسا وَندٕ واتہِ کٔشیٖر بہٕ ہسا چھَ وَ وَندَس گژھان زیادٕ پَہمَتھ نیبر بہٕ سا چھَس وۄنۍ ییٚلہِ ہسا وۄنۍ وَندٕ واتہِ بہٕ ہسا گژھٕ واریاہ جلدی نیبر تِکیازِ ییٚتہِ ہسا چھِ آسان واریاہ تۭر ییٚتہِ چھےٚ نہٕ تۭرِ منٛز یِوان تِتھۍ پٲٹھۍ باٮ۪ک چلاونہٕ کِہینۍ یُس ہسا نیبرٕ چھُ یِوان چلاونہٕ